بہٕ چھَس ٲں گرٛیجویشَن کران ٲں ایٹ ٲں وُمیٚنٕز کالج اَننت ناگ میٛون سَبجیٚکٹہ چھُ مین سَبجیٚکٹہٕ اِکنامکٕس تہٕ پولِٹِکَل ساینَس بیٚیہِ چھُ مےٚ زیادٕ فوکس اکنامکٕس پٮ۪ٹھ انشاء اللہ أتھۍ مَنٛز کرو أسۍ برٛونٛہہ کُن کیٚنٛہہ پی جی کرو ٲں نیٚٹ انشاء اللہ دِمو یا جے کے ایٚس ایٚس بی خٲطرٕ پَڑھو أسۍ واریاہ زیادٕ کوشش کرو تَمہِ خٲطرٕ اسی لیے ٲں چھُ فوکَس کَرُن اسہِ پَننیٚن پَننیٚن سٹیڈیٖزَن پٮ۪ٹھ